یہِ کَتھ چھِ بِلکُل صحیح زِ رٔنِتھ ہٮ۪کَو زٔنِتھ چھُ اَکھ رَنٛنٕچۍ کٲم چھِ أکِس زَنہِ ہٕنٛز مگر تۄہہِ چھَو نہٕ پَے زِ یہِ کوتاہ اصٕل جاب چھِ یعنی کہِ یہِ کُکِنگ کٔژاہ اصٕل چھِ اِنسانَس پَزِ ہر ہمیشہٕ پرٮ۪تھ کُنہِ چیٖزَس پٮ۪ٹھ خیال کَرُن زِ یُس یہِ کھٮ۪نٕچۍ رَنٛنچۍ شیرنچۍ کٲم چھِ رَنٛنٕچۍ کٲم چھِ یہِ چھِنہٕ خٲلی زَنٛنیٚن ہٕنٛز کٲم نہ نہ یہِ چھِ سٲنِس معاشرَس منٛز سٲنِس سماجَس منٛز اسہِ چھِ خٲلی تھٲومٕژ نظر یِمنٕے ماجہِ بیٚنٮ۪ن پٮ۪ٹھ یعنی زَنٮ۪ن پٮ۪ٹھ تِکیٛازِ یِم چھِ أسۍ چھِ آسان پراران یِم کَر یِن یِم کر کرَن تیار یہِ چھِ سانیٚن گَرَن منٛز یِہوے رواج یِہٕے روٗل چلان مگر تۄہہِ چھوا پے زِ یِم تہِ ہوٹَل چھِ چاہے لۄکٕٹۍ چھِ یا بٔڑۍ چھِ تَتھ منٛز چھِ خالی مردٕے یٲتِس رَنان وۄنۍ کَتہِ گوٚو خالی رٔنِتھ ہسا ہٮ۪کہِ خالی زٔنی ییتس مگر یہِ چھِ صحیح کَتھ زِ یہِ چھِ اَکھ زَنہِ پٮ۪ٹھ سجان یہِ کٲم رٔنِتھ شیرتھ ہیٚکہِ اَکھ زٔنۍ مگر موہنیو تہِ ہیٚکہِ آرام سۭتۍ رٔنِتھ پَنٛنٮ۪ن گَرَن منٛز تہِ چھِ کانٛہہ کانٛہہ مہنیو رَنان کُنہِ ساتہٕ ییٚمہِ ساتہٕ گَرٕ واجیٚنۍ اوٗرۍ چھِ گژھان کُنہِ جایہِ یا گَرِ چھِنہٕ کانٛہہ آسان آز ہیٚکہِ مرد آرام سۭتۍ رٔنِتھ کیٛازِ کہِ آز چھِ اِنٛڈَکشَن کُکَر تہِ آز چھِ رایِس کُکَر تہِ آز چھِ اٮ۪لَکٹرک کٮ۪ٹَل تہِ آز چھِ واریاہ چیٖز آسان یِمَو سۭتۍ اَکھ مہنیو آرام سۭتۍ ہیٚکہِ رٔنِتھ یہِ چھِنہٕ خٲلی زَنہِ ہٕنٛزٕے یٲژ کٲم کیٚنہہ یہِ چھِ مہنی سٔنٛز کٲم کُنہِ کُنہِ جایہِ چھِ مہنیو تہِ رَنان عام طور پر چھٕ یہِ زَنہِ ہٕنٛز کٲم مگر مہنیو تہِ چھِ کُنہِ کُنہِ ساتہٕ یہِ کٲم کران